یُس سٲنۍ کٔشمیٖری لینٛگویج چھِ سۅ چھِ مطلب واریاہ اَکھ أہم رول کران سانہِ یَتھ منٛز سانہِ لینٛگویج منٛزٕ مان ژٕ کٲنٛہہ کٲنٛہہ تہِ چھُ ہٮ۪کن چاہے بوٚڈ آسہِ لۅکُٹ آسہِ بٔڈٕ آسہِ کٲنٛہہ تہِ چھُ ہٮ۪کان کٲنٚسہِ سٍتۍ کَتھ کَرِتھ مطلب سَمجھنس منٛز چھِ گَژھان پرٛتھ کٲنٛسہِ یِمن تہِ کٔشمیٖری لینٛگویج آسہِ تِمن چھِ گَژھان اِیٚزی مطلب کٲنٛسہِ چھُنہٕ گَژھان کٲنٛہہ قٕسمٕچ دِکت یا کٲنٛسہِ چھےٚ نہٕ گَژھان کانٛہہ قٕسمٕچ ہو اِنسلٹ تگان چھُ آسان سارِنٕے اَلبتہٕ یِم باقِین یِم پاٹٕس مطلب باقِیِن یِم اِنڈیاہٕکۍ یِم چھِ تِم تِمن چھُنہٕ کُنے جایہِ اِنٹرڈیوٗس گٲمٕژ کِہیٖنٛۍ تہِ نہَ باقِین ما پاٹسن منٛز ہٮ۪کو اَسہِ ؤنِتھ اَسہِ چھِ مطلب واریاہ پُووَر چھِ یہِ سٲنۍ لینٛگویج وُِنہِ مطلب یہِ چھےٚ نہٕ گٲمٕژ اِنٹرڈیوٗس کیٚنٛہہ باقِین چھِنہٕ ہٮ۪کہٕ باقِین سٍتۍ چھِنہٕ أسی ہٮ۪کان کُمنِکیٚٹ کٔرِتھ کیٚنٛہہ اَمہِ لینٛگویج سٍتۍ